کَشمیٖرَس منٛز چھُ اَکثَر بیشتَر یُس ٹایم اَسہِ ہُرَن چھُ چاہے کٲم کَرو چاہے سَبَق پَرو چاہے بَدَل کیٚنٛہہ کٲم کَرو یُس اَسہِ ٹایم چھُ بَچَن تَتھ منٛز چھِ أسۍ اَکثَر بیشتَر سَپورٹٕسَس کُن کَران گِنٛدان تہٕ یا چھِ أسۍ کُنہِ ساتہٕ ہیٚکو پِکنِک تہَِ گٔژھِتھ ٹوٗرِسٹ رِزاٹَن پیٚٹھ بیٚیہِ چھِ أسۍ یہِ اَتھ بٔچمٕتِس ٹایمَس منٛز کَران واریاہ واریاہ کامہِ یِتھ منٛز زَن اَکھ نَژُن چھُ یِوان سانٛگ چھِ ہیٚکان بوٗزِتھ یا اوٚرٕ یوٚر چھِ چَکَر کَران رَنِنٛگ چھِ کَران ییٚمہِ سٍتۍ صحتھ چھُ اِنسان سُنٛد ٹھیٖک روزان صُحبَس سُلی تہٕ شامَن ژیٖرۍ تہِ چھِ گَژھان کَران چھِ رَنِنٛگ تہٕ بیٚیہِ چھِ گیٚمہٕ گِنٛدان اَکثَر بیشتَر تَمہِ سٍتۍ چھُ اِینٛجاے مینٹ گَژھان تہٕ أڈۍ چھِ کِتاب پَران بُک ریٖڈِنٛگ کَران لِٹریچَر پَران بَس یِم یِم کامہِ چھِ کَرٕنۍ اَسہِ بٔچمٕتِس ٹایمَس